دوس بناوُن دوس آسُن چھِ زندگی ہٕنز ساروی کھۄتہٕ بٔڑ خوشی اَمہِ کھۄتہٕ خوشی چھےٚ یی نہٕ کانہہ بیٚیہِ ساروی کھۄتہٕ أکِس اصلِس دوستہٕ سُند سات آسُن مگر دوس گِژھِ تِیُتھ آسُن اَکہِ شیٖشِک پٲٹھۍ یُتھ یورٕ وٕچھووس تِتُھے گَژھِ وٕچھُن مطلب اگر کیٚنٛہہ آسہِ کیٚنٛہہ کِیُتھ سُہ گَژھِ تَتھ پَردٕ کَرُن نہ کہِ ڈونڈوٗر دِیُن ہُمِس چھ اِتھ کٔنۍ ییٚمِس چھِ اِتھ کٔنۍ مےٚ چھُ اَکھ دوس بہٕ وَنہٕ پَنُن مےٚ میٲنۍ دوستی بہٕ اَننہٕ تَتھ دوستی برابَر کٔہٕنۍ دوستی یَتھ مےٚ وٕنیُک تانٮ۪تھ بہہ ؤری گٔے تَتھ دوستی سۄ چھِ بَچپَن پٮ۪ٹٕھچ دوستی وٕنہِ چھےٚ پَکان سۄ مطلب خۄدایَس حوالہٕ چھےٚ وٕنہِ پَکان اگر مجبوٗری پیٚیہِ مےٚ کُنہِ تہِ ساتہٕ کُنہِ چیزٕچ بہٕ وَننہٕ نہٕ پَننٮ۪ن گَرِکٮ۪ن بٲژَن تہِ مگر تٔمِس دوسَتَس چھس بہٕ وَنان مےٚ ہَسا چھِ اِتھ مےٚ ہَسا چھِ اِتھ کٔنۍ یا مےٚ چھےٚ یہِ مجبوٗری ژٕ ہیٚکھے مےٚ یہِ دِتھ ییٚلہِ تہِ مےٚ ووٚن تیٚلہِ تیٚلہِ دِیُتھ تٔمۍ سات تیٚلہِ تیٚلہِ ووٚن مےٚ تٔمۍ کیٚنٛہہ چھُنہٕ بہٕ چھسے ژےٚ سۭتۍ یہِ تہِ ژےٚ ضوٚرَتھ آسی مگر مےٚ تہِ چھِ دٮ۪ماغس مَنز یِہٕے تھاوُن ییٚلہِ سُہ ہیٚکہِ مےٚ میانہِ باپَتھ یوٗتاہ کٔرِتھ بہٕ کیازِ ہیٚکہٕ نہٕ اَکھ پیوٗنت کٔرِتھ اگر سۄ مےٚ کُن دَہ قدم بڑایہِ بہٕ ہیکہٕ توتہِ تٔمِس کُن زٕ قدم بڑٲوِتھ یا سۄ بَڑایہِ مےٚ کُن پانژھ قڑم قدم مےٚ چھِ ضروٗر تٔمِس کُن وُہ قدم بڑاوٕنۍ تیٖژاہ چھےٚ سۄ مےٚ مطلب تَتھ وَنان جِگرُک ٹُکڑٕ فیملی فیملی چھِ پرٛٮ۪تھ کٲنسہِ ہِندۍ خٲطرٕ ضروٗرت پرٛٮ۪تھ کٲنسہِ چھےٚ گَژھِ آسٕنۍ فیملی بوے چھُ ضوٚرتھ موج چھےٚ ضوٚرتھ موٚل چھُ ضروٗرَت بیٚنہِ چھِ ضروٗرَت اگر یِمو ژورو چیٖزو مَنز اَکوے آسہِ نہٕ تٔمۍ سٕنز کٔمی چھےٚ زندگی بر محسوٗس گَژھان ہاے مےٚ چھُنہٕ بوے ہاے مےٚ چھَنہٕ بیٚنہِ مطلب پرٛٮ۪تھ کانسہِ چھِ پرٛٮ۪تھ کانہہ چھِ پَنُن پَنُن یہِ ہاوان مطلب بہٕ کیاہ چھُس میٲنۍ ضروٗرَت کیاہ چھِ مول چھِ آسان أکِس کورِ اَکھ سایہِ مٲلۍ سٕندۍ وَرٲے چھنہٕ اَکھ کوٗر کِہیٖنۍ بوے تہِ چھُس آسان اَکھ وَفادار اَکھ پروٹیٚکشَن چھس آسان کانہہ وَنہِ کیٚنٛہہ تہٕ بوے کَرِ سَپوٹ ماجہِ ہٕندِ وَرٲے تہِ چھنہٕ کوٗر کِہیٖنۍ بہٕ وَنہٕ پَنٕنۍ موج اگر بہٕ ہٮ۪کہٕ تیلہِ کیٚنٛہہ کٲم کٔرِتھ تیٚلہِ کیٚنٛہہ کار ہیکہِ کٔرِتھ ییٚلہِ مےٚ موج ہیکہِ گَرِ روٗزِتھ پانہٕ سَپوٹ کٔرِتھ مول تہِ چھُ واریاہ زیادٕ سَپوٹ کَران تاہَم بٲے تہِ چھِ واریاہ زیادٕ سَپوٹِو یہِ تہِ چھُ سُہ اَکھ چیٖز یُس اِنسانَس ہَمیٚشہٕ کے لِیے یاد چھُ روزان پَتہٕ چھُ کورِ بیٚکِس گَرَس مَنز تہِ پیٚوان گَژھُن مگر یُس سُہ گَرٕ چھُ تَتہِ تہِ چھِ تِتھے پٲٹھۍ پیٚوان تِم سَمجِنۍ پَنٕنۍ فیملی گۄڈٕ چھِ أکِس لٔڑکی آسان اَکھ فیملی مطلب ییٚتہِ تٔمۍ جَنَم چھُ آسان نِمُت بیاکھ فیملی گٔیَس یور تٔمِس واتُن چھُ آسان یِم چھِ آسان زٕ فیملی تٔمِس بناونہِ مطلب یوٗتاہ چھُ آسان فیملی ہُند یہِ یوٗتاہ تٔمِس پَنُن مول موج چھِ آسان سَمجُن تیوٗتاہ چھ آسان پَتہٕ تٔمِس تَتہِ سَمجُن ہَش تہٕ ہیہَر بب یہِ چھِ اَکھ فیملی ہُند ویلِیو